سانہِ مکان کِنۍ چھِ اکھ کۄل وسان سۄ چھِ واریاہ بٔڑ کۄل تتھ وز تتھ منٛز وٕچھ مےٚ اکہِ دۄہ گٲڈ سۄ ٲس نہٕ پٔکِتھ ہیٚکان کینٛہہ سۄ ٲس واریاہ بٔڑ گٲڈ مےٚ بہٕ گوٚوس جلدی أتھی آنگنس منٛز وُچھ مےٚ أتھی چھاپٕر برانٛدس پٮ۪ٹھ وٕچھ مےٚ أتھی چھاپٕر مےٚ أنۍ چھاپٕر جلدی مےٚ لگٲو تٔمِس سۄ پٮ۪ٹھ سۄ ٲس نہٕ مانان کینٛہہ تٔمِس اوس تٔمِس منٛز اوس سۄ ٲس واریاہ بٔڑ تٔمِس اوس طاقت تہٕ مگر مےٚ یتھ یتھ کٲٹھۍ تتھ کٲٹھۍ تٔج مےٚ تہٕ کھٲج مےٚ سۄ یتھٕے مےٚ سۄ ہیٚور کھٲج او اتہِ وٕچھس بہٕ ساروٕے یہِ گٲڈ ہتھ تِمو دوٚپ ہے ژےٚ کۭژاہ بٔڑ گٲڈ رٔٹتھ تہٕ مےٚ کھٲج سۄ یِمو پتہٕ ژٲنۍ مےٚ سۄ انٛدر ییٚلہِ مےٚ اسہِ سۄ کھیٚنۍ لٲج تتھ بنایہِ اسہِ مۄنٚجہِ گا تتھ بنٲے اسہِ مۄنٚجہِ سۄ رٔنۍ اسہِ کھیٚے سۄ دۄن دۄہن بییٚہِ چھُ مےٚ یہِ تہِ یاد اۭں مےٚ رٔٹ اکہِ دۄہ پلس تَل گاڈ أکسٕے پلس تَل رَچہِ مےٚ بہہ گاڈٕ تہٕ سُہ تہِ چھُ مےٚ یاد